اَگَر ہِندوستانَس منٛز چھِ وارِیاہ ٲسۍ خوبصوٗرَت جاے یِمو جایو اِنسان یِژھان چھُ کہِ أسۍ کَرہاو ایٚکٕسپٔلور اَگَر بہٕ وَنہٕ پَنُن بہٕ یِتھ جایہِ پیٚٹھ بےَ بایِکہِ یٚژھٕ گَژھُن بہٕ ہیٚکہٕ بہٕ چھَس یژھان بہٕ گژھٕ ہا لَداخ بےَ بایِک گَژھٕنۍ یا بےَ بایِک بہٕ شُملا گَژھٕنۍ تِکیٛازِ یا میزورَم چھُ واریاہ خوبصوٗرَت جاے یِمہٕ یہِ چھُ سُہ جاے ییٚتتھ اِنسان اَکھ اَلَگ دُنیاہ چھُ وُچھان ییٚتتھ اِنسانَس اَکھ نَیی دُنیاہُک اَکھ سکوٗن چھُ میلان دِلَس سکوٗن میلان خوبصوٗرتی یُس چھُ یُس یہِ روڈ ٹٕرٛپ چھُ بَنان یہِ چھُ واریاہ خوبصوٗرَت بَنن مےٚ چھِنہٕ بہٕ چھَس یِژھان کہِ یِژھٕ جایہِ گَژھَن زیادٕ تَر زیادٕ ایٚکٕسپُلور کَرٕنہِ یِمہٕ جایہِ چھِ اِنسانَس اِنسان کِس اَتھ اِنسانَس منٛز اَکھ اَلَگ نَظریا پیدٕ پٲدٕ کَران

اَگَر اَکھ اِنسان اَکھ چیٖز صِرِف اَکہِ نَظریہِ سٍتۍ وُچھان آسہِ وِتھ ٹرٛیوٕل ییٚلہِ کَران چھُ اِنسان یا گَژھان چھُ کُنہِ جایہِ پَتہٕ چھُ اِنسان باقِیَن جایَن ہٕنٛز ماحول وُچھان سَختی وُچھان تَتہِ کیٚن لوٗکَن ہُنٛد تَتہِ کِیَن لوٗکَن ہُنٛد رِہُن رِہن سہن وُچھان یُس سون نَظریہِ چھُ یہِ چھُ برٛاڈ بَنان